فیورٹ چیٖز چھِ مےٚ پَنٕنہِ ہوم ٹَونُک سِٹی تہٕ صرف اَتِکۍ لُکھ پَسند یُس نہٕ بیٚیہِ کُنہِ جایہِ چھُ اَتہِ چھُ آسان صرِف پینجہِ لَجمَژٕ تہٕ تِم چھِ آسان وَنان جوک بہٕ چھُس یِوان اورٕ تھٔکِتھ تہٕ ژیٚنِتھ پَتہٕ چھُس بہٕ یِمنٕے پیجٮ۪ن منٛز بیٚہوان تِم چھِ آسان وَنان تِم ڈیلاگ تِم جوک اَسَناوان تہٕ گِندناوان مےٚ چھُ سورُے یہِ ٹینشن رِلیٖز گژھان تہٕ کَتہِ بَنہِ میٚون ایریا یُس ایٚچھِگام چھُ یہِ نہ حظ بَنہِ نہٕ کُنہِ بہٕ کوتاہ اینجاے چھُس اَتہِ کران تہٕ اَتِکۍ یِم لُکھ بَنن نہٕ کُنہِ